ڈِسٹِرٛک بڈگٲمِس منٛز چھِ واریاہ چینٛج آمٕژ یہِ کہِ أسۍ کَرو کَتھ پٔتمو کٔژ کینٛہہ ؤرۍ یو پؠٹھ ییٚتہِ آیہِ واریاہ زیادٕ چینٛج ییٚتیُک وٕچھو أسۍ ٹرٛانٕسپوٹ فیسَلٹی تہِ چھِ آز ییٚتہِ واریاہ اَصٕل یہِ زَن نہٕ گۄڈٕنیٚتھ أسۍ کِہیٖنۍ دُکانَن ہُنٛد اوس نہٕ نیس تہٕ نابودٕے ییٚتہِ چھِ اَز واریاہ زیادٕ دُکان تہِ یا مال چھِ اَسہِ چھِنہٕ پیٚوان اورٕ یورٕ زیادٕ گژھُن کینٛہہ أسۍ ٲسۍ پیٚوان گۄڈٕ گژھُن سری نگر اوس پیٚوان واتُن تیوٗتاہ چھِنہٕ وۄنۍ پیٚوان کَرُن کِہیٖنۍ نہٕ أسۍ چھِ اَز سٲری کٲم یِم تہِ آسہِ کامہِ آسان تِم چھِ أسۍ آز ڈِسٹرک بَڈگٲمسٕے منٛز انجام دِوان خاص کر کرٕ بہٕ بَڈگٲمِچ کَتھ تِم چھِ أسۍ تَتی دِوان انجام